اَسہِ چھُ فیورِٹ رٮ۪سِپی یُس ہُہ چھُ ہُہ چھُ یَکھٕنۍ وازوان یَکھٕنۍ چھِ تَمِچ رٮ۪سِپی تَمِچ رٮ۪سِپی چھِ اَسہِ واریاہ زیادٕ پَسَنٛد اَوٕ موٗجوٗب چھِ پَسَنٛد کیٛازِ تَتھ چھُ أسۍ تَتھ چھِ یِم سٲری مَصال ترٛاوان تہٕ پَتہٕ ییٚلہِ سٲری مَصال ترٛاوان تِم مَصال چھِ یِتھ کٔٹھۍ زِ گۄڈٕنٮ۪تھ یُتھُے أسۍ ماز چھِ اَنان سُہ چھِ أسۍ پھٕکرَس لاگان یُتھُے اَسہِ پھٕکرَس لوگ تہٕ پَتہٕ چھِ أسۍ سُہ کَڑان نٮ۪بَر پَتہٕ چھِ أسۍ سُہ ہوٚنٛدرِ آبہٕ چھَلان تہٕ پَتہٕ چھُ أسۍ سُہ لاگان ژیٹُن کَنہِ پٮ۪ٹھ گۄشتاب سۭتۍ چھِ أسۍ سُہ ژیٹان بَناوان چھِ أسۍ تَتھ رِستہٕ

أسۍ چھی سُہ ژیٹان تہٕ تَتھ ژیٹنَس منٛز چھِ أسۍ تَتھ ترٛاوان ٹھوٗل بٕڑ عٲل تہٕ بیٚیہِ چھِس ترٛاوان چرٕب تَمہِ سۭتۍ چھُ تَتھ یِوان سُہ رِستہٕ پھٔلۍ بَناونہٕ سُہ چھُ گژھان تَمہِ سۭتۍ نَرَم لِہُن بَنان تِم رِستہٕ پھٔلۍ چھِ بَنان اَصٕل تہٕ بَنان ژیٹان چھِ أسۍ سُہ تہٕ بَناوان چھِ أسۍ تَتھ رِستہٕ پَتہٕ چھِ أسۍ کَران کٲم أسۍ چھِ اَنان دۄد زیومُت دۄد چھِ أسۍ اَنان سُہ چھِ أسۍ کاران تَتھ چھِ پٮ۪وان سُہ چھُ پٮ۪وان تھاوُن دانَس پٮ۪ٹھ یا گیسَس پٮ۪ٹھ تَتھ تہِ پٮ۪ٹھ تھاوو تہٕ سُہ چھِ پٮ۪وان کارُن تَتھ چھِ پٮ۪وان چونٛچہٕ مَنٛزٕے تھاوُن تہٕ تَتھ چھِ پٮ۪وان چونٛچہٕ منٛزٕے تھاوُن یوٚتام تَتھ گرٮ۪کھ چھِ کھَسان پَتہٕ چھِ أسۍ تَتھ سُہ چھِ أسۍ کاران تہٕ تھاوان چھِ أسۍ پَتہٕ سُہ پَتھَر پَتہٕ چھِ أسۍ یِمَن یِمَے رِستہٕ تہٕ لاگَن چھِ أسۍ یِم رَنٕنۍ پَتہٕ چھِ أسۍ یِم ترٛاوان تِلَس پٮ۪ٹھ اَتھ چھِ أسۍ ترٛاوان سٲ تِلَس پٮ۪ٹھ ترٛاوان چھِس رِستہٕ دِوان چھِس تٔلِنۍ ترٛاوان چھِس مَژرانٛگَن ترٛاوان چھِس لیٚدٕر بٲدیٛان نوٗن بٕڑ عٲل سَبٕز عٲل دال چیٖن شونٛٹھ مَرٕژ اَدرَکھ چھِ أسۍ اَتھ سٲری مَصال ترٛا اَمی چھِ یۄس اَمِچ رٮ۪سِپی چھِ یہِ چھِ اَسہِ اَوٕ موٗجوٗب پَسَنٛد زِ اَمہِ سۭتۍ چھُ بَنان یہِ یَکھٕنۍ دۄدٕ یَکھٕنۍ واریاہ زیادٕ رٕژ واریاہ زیادٕ میٖٹھ تہٕ أسۍ چھِ پَتہٕ یہِ کھٮ۪وان تہٕ یہِ رٮ۪سِپی چھِ مےٚ واریاہ زیادٕ پَسَنٛد اَمہِ رِستَن ہٕنٛز بیٚیہِ چھُ مےٚ واریاہ زیادٕ پَسَنٛد رٮ۪سِپی وازوانٕچ تِکیٛازِ سۄ رٮ۪سِپی چھِ تَتھ تہِ چھِ یِوان سٲری مَصال ترٛاونہٕ تہٕ تَتھ تہِ چھُ وَتھان مُشکِنۍ موتَر ییٚلہِ سُہ چھِ أسۍ رَنان تَتھ تَتھ چھُ پٮ۪وان مَصال لیٚددٕر مَژرانٛگَن بٲدیٛان نوٗن شونٛٹھ سَبٕز عٲل بٕڑ عٲل دانہِ وَل فوٗتنہٕ میٖٹھ مَصال گَرَم مَصال تیٖل تہٕ بیٚیہِ چھِ أسۍ اَنان دارا تیٖل سُہ چھِ اَسہِ پٮ۪وان کۄکرَن ترٛاوُن تہٕ یۄس اَمِچ وازوانٕچ رٮ۪سِپی چھِ یہِ تہِ چھِ مےٚ واریاہ زیادٕ پَسَنٛد تہٕ ییٚلہِ پَتہٕ أسۍ کھٮ۪وان چھِ اَتھ چھُ آسان میچھَر گوٚمُت تہٕ اَتھ چھُ لَگان واریاہ زیادٕ مَزٕ کھٮ۪نَس تہٕ اَمِچ رٮ۪سِپی چھِ مےٚ واریاہ زیادٕ پَسَنٛد تہٕ یہِ چھِ مےٚ واریاہ زیادٕ فیورِٹ